یہِ چھُ وَنان تُہۍ ؤنِو سا سُہ سِکرِٹ یہِ کانٛہہ یُس تُہۍ پَسَنٛد چھِو کَران بیٚیہِ یُس تُہۍ ایٚڈ اِستعمال چھِو کَران پَننہِ پَنٕنِس اتھ سِنِس مَنٛز ڈِشَن مَنٛز تہٕ بیٚیہِ ہَسا مَطلَب چھِ نا تَتھ وَنان ہے اتھ ٲس مَزٕ بَلاے ایٚکسٹرا بوٗسٹ ایٚکسٹرا بوٗسٹ چھِ تَتھ وَنان أسۍ اَسہِ آسہِ کانٛہہ سُہ سیٚکرِٹ مَسالہٕ ییٚمہِ سۭتۍ أسۍ وَنان چھِ پَتہٕ یو اَتھ سِنِس ہا اوس تیُتھ مَزٕ ہے یہِ چھُ سُہ تیُتھ فُلیوَر اکھ چھُ اتھ یِوان میٛانہِ زِنٛدَگی مَنٛز اَگَر بہٕ وُچھِ نیٛوٗل بٲدیانہٕ ہَسا یُس بٲدیانہٕ کُلنٕے پیٚٹھ آسان چھُ مےٚ ہَسا باسیٚو میٛانہِ امہِ مُطابِقَ ہَسا باسیٚو میٛانہِ رِسرچہِ ہَسا باسیٚو سُہ نیوٗل بٲدیانہٕ ییٚلہِ ہَسا اتھ سِنِس چھِ ترٛاوان اَتھ ہَسا چھِ واریاہ زیادٕ واریاہ زیادٕ ٹیسٹ گَژھان بیٚیہِ ہَسا چھُ بیٛاکھ اکھ چیٖز أسۍ ہَسا چھُ سُہ جِنجَر گارلِک یہِ ہَسا چھُ اکھ یہِ یِوان سُہ چھُ سُہ ہَسا چھُ آسان کُس تانۍ فلیوَر چھُ سُہ آسان تمہِ سۭتۍ ہَسا چھُ اتھ سِنِس واریاہ زیادٕ مَزٕ گَژھان وۅنۍ اَگَر اَگَر ہَسا أسۍ وُچھو ایٚکسٹرا بوٗسٹہٕ مَطلَب اَسہِ روٚن کانٛہہ سیُن تَتھ ترٛٲے اَسہِ سٲری مَسالہٕ مَطلَب سیُن اوٚن مےٚ کۄکُر روٚن مےٚ تَتھ ترٛوو مےٚ چِکَن مَسالا تہِ تَتھ ترٛوو مےٚ پرٛتھ کیٚنٛہہ مَسالہٕ لیٚدٕر تہِ مَرژٕوانٛگَن تہِ تیٖل تہِ زِیُر تہِ بٲدیانہٕ تہِ بٕڈٕ ٲل تہِ ٲلہٕ تہِ تَتھ ہَسا ترٛوو مےٚ مَگَر مےٚ ترٛوو نہٕ اتھ یہِ بٲدیانہٕ کِہیٖنٛۍ مےٚ نَسا چھُنہٕ زَن باسان تتھ کٕہٕنٛۍ تہِ ٹیسٹ تمہِ وَرٲے تَوَے ہَسا چھ مےٚ مےٚ بہٕ اَگَر پَنُن وَنہٕ مےٚ ہَسا چھِ واریاہ زیادٕ سِنۍ رٔنمِت مَگَر ییٚلہِ ہَسا بہٕ تَتھ سُہ یُس بٲدیانہٕ سُہ کُلنٕے پیٚٹھ چھُ آسان ییٚلہِ ہَسا سُہ سِنِس ترٛاوو تَتھ سُہ ہَسا چھُ ریلٹی مَنٛز ریلٹی مَنٛز چھُ سُہ مَطلَب کہِ تَتھ وَنو کہِ یہِ اتھ ہَسا چھُ واریاہ زیادٕ مَزٕ